آ مےٚ چھُ ہیٚچھنومُت یمہِ ساتہٕ أسۍ لَکٕٹۍ ٲسۍ تمہِ ساتہٕ ٲسۍ أسۍ ہیٚچھناوان پانہٕ ؤنۍ أکِس بیٚکِس کہِ سُوِمِنٛگ کِتھ کٔنۍ گَژھِ کَرٕنۍ پانہٕ یمہِ ساتہٕ أسۍ لَکٕٹۍ ٲسۍ تہٕ بیٚیہِ پانَس چھِ مےٚ تَگان سُوِمِنٛگ کَرٕنۍ کیازکہِ أسۍ ٲسۍ دٔریاوَس نَزدیٖکھٕے دریاو ماگام اسہِ اوس نزدیٖک دریاو دریاو بَٹہٕ پوٗرہ ڈِسٹرک بَڈگٲمِس مَنٛز یِوان سُہ اوس اَسہِ نزدیٖکھدریاو تَتہِ ٲسۍ أسۍ سُومِنٛگ کَران بیٚیہِ اکھ یۄس مےٚ اکھ ڈِفکَلٹہٕ سُچویشَن آیہِ جوٗرِنٛگ ڈرایوِنٛگ یمہِ ساتہٕ بہٕ اوسُس کَران اَکہِ دۄہ لَگٲو مےٚ وۄٹھ بہٕ گوٚوُس آبَس مَنٛز مےٚ ہیٚوک نہٕ تمہِ دۄہ اوسُس بہٕ لَکُٹ مےٚ ہیٚکۍ نہٕ سرانٛٹھ وٲیِتھ بَرابر کِہیٖنۍ تہٕ مےٚ آو پَتہٕ بٕتھۍ کٕنۍ بیاکھ اکھ نَفَر تہٕ تٔمۍ بَچونَس بہٕ تتھ دوران تہٕ یِتھے کٔنۍ چھِ میٚتہِ واریاہَن ہیٚلٕپ کوٚرمُت اتھ مَنٛز مَدَد کوٚرمُت اَکہِ دۄہ اوس اکھ بَچہِ سُہ گوٚو آبَس بہٕ اوسُس تٔتِنس مےٚ لَگٲو وۄٹھ مےٚ ٲسۍ سرانٛٹھ تہٕ تَتہِ اوس نہٕ تیوتاہ سرٛوٚن سُہ کینٛہہ تہٕ یِتھ کٔنۍ بَچوو مےٚ سُہ بَچہِ نَتہِ پھچے سُہ دریاوس اگر ناے أسۍ موقَس پٮ۪ٹھ آسہو أسۍ ٲسۍ پانٛژھ دہ مگر مےٚ لَگٲو گۄڈے وۄٹھ تہٕ مےٚ کھول سُہ تہٕ یِم چھِ کینٛہہ واقعہٕ گٔمٕتۍ جوٗرِنٛگ سِومِنٛگ دوران